وٕچھ حظ بَرادر تۄہہِ فرمووُ گۄڈ نیٚتٕھے حظ تُہۍ کٕم چیٖز چھُو کَران ییٚمہِ کہِ وجہ سۭتۍ تۄہہِ یہِ پَنُن یہِ چیٖز کٕنِتھ چھُو ہٮ۪کان حظ اَتھ حظ چھِ گۄنیٚتٕھے اَسہِ نِش آسان حظ پانٛژھ مطلب یَتھ زَن وَنن چھِ ٲسۍ پانٛژھ قدم چھِ اَسہِ پٮ۪وان برونٛٹھ پَکٕنۍ ییٚمہِ کہِ وجہ سۭتۍ حظ یہِ گۄڈنیٚتھ یہِ پانہٕ یہِ چیٖز ہَٮ۪کو کسٹمرَس حظ برونٛٹھ کُن انِتھ حظ نمبر اَکھ حظ چھِ اَتھ منٛز آسان گۄڈنِچ حظ پَنُن تعارُف یِتھ کٲٹھۍ تۄہہِ مےٚ گۄڈنیٚتٕھے حظ سَوال تروٚوُ پَنُن تعارُف دِیو حظ یِتھَے کٲٹھۍ حظ أسۍ کسٹٕمرَس تہِ پٮ۪وان گۄڈٕنیٚتھ اَسہِ دیُن پَنُن تعارُف حظ نمبر زٕ حظ گٔے اَمہِ پتہٕ حظ پرٛزَنٹیشَن مطلب چیٖزَس منٛز کیاہ اَتھ اَتھ یہِ کٕمَن چیٖزن لَگہِ تہٕ یہِ کَتھ چیٖزس چھُ بَکار اسہِ یِوان حظ تمہِ چیٖزٕکۍ خٔصوٗصیت بیان کَرنہِ تہٕ سُہ چیٖز کِتھ کٲٹھۍ کَرو استعمال اَتھ چھِ ونان حظ پرٛیٚزَنٹیشَن حظ نمبر ترےٚ چھُ اسہِ آسان حظ مطلب ہَرگاہ نہٕ کانٛہہ یی نِیہِ أمِس کٕم نۄقصان ہیٚکان برونٛٹھ کُن حظ گٔژھِتھ یِمو چیٖزو سۭتۍ حظ تیٚمہِ تَتھ خٲطرٕ چھِ اَسہِ نِش گۄڈنیٚتٕھے آسان حظ أسۍ چھِ وَنان اِنسانَس اگر نَہ حظ ژٕ یہِ چیٖز استعمال کَرَکھ ہو سکتا ہے رۄب بَچٲیِنۍ ژےٚ ہیٚکی پَگاہ بَدل کانٛہہ بیٚمٲرۍ حظ نۄقصان واتنٲیِتھ ییٚمہِ ساتہٕ ژٕ یہِ چیٖز استعمال کَرکھ ژٕ بَچَکھ یِمو چیٖزو نِش حظ اور بیٚیہِ گژھَن نہٕ زیادٕ پنٛنٮ۪ن چیٖزن مُتعلق اَپُز مطلب اِلزام لگاوٕنۍ حظ کِہیٖنۍ تہِ کیازِ کہِ یہِ چیٖزَس منٛز آسہِ تی گَژھِ حظ کسٹٕمرس وَنُن تاکہِ سُہ کَرِ پگاہ بیٚیہِ اَسہِ پٮ۪ٹھ بَروس حظ سُہ یی بیٚیہِ اَسہِ سۭتۍ مطلب کارٕبارٕ کرنہٕ خٲطرٕ